فٔسٹ پرٛوڈَکٹ اوس میون مَستٕچ بِرٛل کرٛیٖم ییٚمہِ کہِ سُہ مےٚ اِستعمال کٔر گۄڈنِکٮ۪ن ٲٹھن دَہَن دۄہَن باسیٛو نہٕ مےٚ تِمو خاص کانٛہہ رِزَلٹا کِہیٖنۍ تہِ پَتہٕ تمہِ پَتہٕ دَہہِ دُہہِ بعد لوٚگ مےٚ آستہٕ آستہٕ تَمیُک رِزَلٹ أصٕل اِنہِ نٔتِج لٔگۍ اَصٕل نِنۍ اَکھ باسیٛو مےٚ یہِ مےٚ مَستَس منٛز کیٚنٛہہ کَمزور مَس تُلہِ ٲسۍ تِمو کوٚرُکھ گرٛوتھ اَصٕل بیٚیہِ یہِ کیٚنٛہہ باسیٛو مطلب کَلَس منٛز باسیٛو مےٚ مےٚ گوٚو نٔو مَس لوٚگ اِنہِ بیٚیہِ لٔج مَستس شاینِنٛگ بَڑنہِ مَس لوٚگ زٮ۪ٹھنہِ ایٚمِک یہِ سۭتۍ تہِ اوسُس بہٕ پَتہٕ سُہ واریاہَس کالَس اِستعمال کَران وو بیٚیہِ بوٚڑ چیٖز اوس کہِ زیادٕ کاسٹلی تہِ ٲس نہٕ کیٚنٛہہ قۭمَتھ تہِ ٲسٕس اَصٕل یُس اَکھ عام اِنسان تہِ ہیٚکہِ أنِتھ سۄ ٲس بَڑٕ اَصٕل کریٖم وَنۍ چھُس بہٕ بیٚیہِ یَژھان بہٕ اَنہٕ سُہ کریٖمہٕ مگر خاص ملیے تہِ نہٕ سُہ پَتہٕ مارکٮ۪ٹَس منٛزٕ کِہیٖنۍ تِکیٛازِ تمہِ سۭتۍ باسیٛو مےٚ ایٚٹی فایِو پٔرسَنٛٹ گوٚو مےٚ مَس بالکُل ٹھیٖک شاینِنٛگ آے مَستَس منٛز مَس زیٚٹھو رِگو گرٛوتھ نوٚو گرٛوتھ لوٚگ مستَس گژھنہِ